ہیٚلو اسلامُ علیکُم کَمرٕ اوس مےٚ ضروٗرت فاریٚن ٹوٗر خٲطرٕ ہیٚکیٛاہ میٖلِتھ آہَن حظ ٲں

اَسہِ چھِ باہ ٹوٗرِسٹ چھِ اَسہِ ٲں ٲں کَمرٕ چھِ اَسہِ ژور کَمرٕ ٲسۍ اَسہِ ضروٗرَت ٲں اَسہِ چھِ ضروٗت ٲں ڈَبَل

اچھا ٹھیٖک اَسہِ چھُ فایِو سِٹار ضروٗرَت کیٛازِکہِ ییٚتہِ ہَر کیٚنٛہہ چیٖز اَویلبٕل آسہِ ییٚتہِ سورُے کیٚنٛہہ آسہِ

ٲں بیٚیہِ یہِ ناے چھُنہٕ کھیٚنہٕ خٲطرٕ تُل آ برٛیک فاسٹَس مَنٛز کیٛاہ کیٛاہ میلہِ اَسہِ ٲں

اچھا ٹھیٖک ٹھیٖک ڈِنَر خٲطرٕ کیٛاہ آسہِ چلو ٹھیٖک ٹھیٖک اصٕل گوٚو تیٚلہِ واش روٗم ٹھیٖک واش روٗمَس مَنٛز کیٛاہ کیٛاہ یہِ میلہِ یِمَن فیسَلٹی یِمَن کیٛاہ کیٛاہ آسہِ تَتہِ

ٹھیٖک ریٚٹ کیٛاہ چھِ گَژھان أکِس روٗمَس کۭژاہ چھِ ریٚٹ گَژھان ٲں ٹھیٖک چھُ تیٚلہِ فایو سِٹار تھٲوِزیٚو تُہی تیٚلہِ فایو سِٹار چھُ اَسہِ ضروٗرَت آہَن حظ ٲں فایو سِٹارٕے یِمَن چھُ پَگاہ ضروٗرَت ٲں زٕ کلو میٖٹَر دوٗر ٹھیٖک چلو ٹھیٖک تیٚلہِ کَرو أسۍ کَنٹیٚکٹہٕ تۄہہ سۭتیٚن بیٚیہِ تہٕ وُچھن یِمَن چھِ ژور کَمرٕ ضروٗرَت ڈَبَل آ میل چھِ میل چھِ ٲٹھ فیٖمیل چھِ ژور

نا یِتُے اوس ضروٗرَت یِمَن خٲطرٕ لِسٹہٕ اگر پیٚیہِ لِسٹٕچ تہِ ضروٗرَت تہٕ تیٚلہِ وُچھو سُہ تہِ چلو اَدٕ حظ